مےٚ کَرریاے تُہٕنٛدِ دُکان پٮ۪ٹھ زارٕہٕچ پِنٛک کلر باربی ٹی شٲرٹ آرڈر یۄس مےٚ پتہٕ کٮ۪نسل کٔر مگر مےٚ آیہِ نہٕ وُنہِ تَمِکۍ رِفنٛڈ پۅنٛسہٕ کیٚنٛہہ مہربٲنی کٔرِتھ ؤنۍ تو مےٚ وجوٗہات کیٛاہ چھِ زِ مےٚ آیہِ نہٕ پنٕنۍ پۅنٛسہٕ وُنہِ واپس کیٚنٛہہ